ہیلو اسلام علیکُم اہن حظ کیٛازِ خیریَتٕے چھا لاگُن چھِ حظ کِنہٕ شیہرُن چھِ اَدٕ کیٚنٛہہ نہٕ حظ چھنہٕ ؤنیُو حظ اٮ۪ڈرَس کوٚت چھُ یُن تہٕ بہٕ واتہٕ اوٗرۍ چلو ٹھیٖک حظ چھُ بہٕ حظ واتَو ژورَن تام